وعلیکُم السلام السلام علیکُم آ ٹھیٖک ٹھیٖک اَصٕل آ پینٹِنٛگ اۭں اۭں کَتھ چھُ کَرُن

آ یہِ چھُ مُختٔلِف یُس تۄہہِ اَتھ چھِ مُختٔلِف گژھان واریاہَن قٕسمَن ہنٛدۍ أڑۍ چھِ أڑۍ چھِ وایٹٕے کَران ڈَریکٹَے أڑۍ چھِ کَڑان کَران کَلٲڈ تھوڑا سِکاے بِلوٗ أڑۍ چھِ پِنٛک أڑۍ چھِ مینگو کَلَر کَران بہٕ ہاوہو تۄہہِ ٹھیٖک چھُ ییٚلہِ تۄہہِ مَشوَر یِیوٕ بہٕ اَنہو تۄہہِ کَلَر پانٛژھ شیٚے بیٚیہِ دِمہو تۄہہِ بہٕ ڈِزایِن ہاوہو تۄہہِ مےٚ چھُ واریاہَن مکان کٔرمٕتۍ نا مےٚ چھُ واریاہَن مکانَن کوٚرمُت پینٛٹ مےٚ چھِ تِہِنٛدۍ فوٹوٗ تہِ تُہۍ ؤنزِ ٹھیٖک چھُ لگہِ کوتاہ اَوا اَوا کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ ؤلِو گۄڈٕ سَمکھو بہٕ یِمہٕ گۄڈٕنیٚتھ تیٚلہِ توٗر بہٕ دِمہٕ نظر اَتھ کوٗتاہ کیٛاہ چھِ لَگہِ بہٕ دِمہو تۄہہِ ہُہ میجرمیٚنٛٹ کوٗتاہ کیٛاہ آسوٕ تۄہہِ اَنُن کیٛاہ کِلوٗ لَگوٕ تہٕ تُہۍ تھٲیزیٚو أنِتھ تہٕ وۄنۍ بہٕ تھوہو گۄڈٕنٮ۪تھ یہِ ترٛٲیِتھ تۄہہِ کَلر اوپشَن تھوہو تۄہہِ بہٕ ترٛٲیِتھ پانہٕ تہِ وُچھِو کُس شوبہِ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ أسۍ چھِ ٹھیٖک حِسابٕے کَران اَدٕ ٹھیٖک أسۍ چھِ ٹھیٖک حِسابٕے کَران ادسا چلو ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ اچھا السلام علیکُم